أسۍ چھِ کینٛہہ سِنۍ بَناوان ییٚلہِ کانٛہہ گَرَس منٛز بٮ۪مار چھِ آسان تَتھ منٛز چھِ یِوان گۄڈنٮ۪تھٕے أسۍ چھِ بَناوان سوٗپ ژھٹرَس یَتھ وَنان چھِ سُہ چھِ أسۍ بٮ۪مارَس دِوان بیٚیہِ چھِ أسۍ ٲلوٕ چِپٕس بَناوان ییٚلہِ کانٛہہ بٮ۪مار آسہِ آسان تہٕ یِم زٕ چھِ مشہوٗر ڈِشِز مطلب ییٚلہِ أسۍ کانٛہہ گَرَس منٛز بٮ۪مار چھُ آسان